اَلسلام علیکُم یہِ چھِ حظ فیضان بُٹیٖک مےٚ ٲس بیسِکٔلی فرٛٮ۪نٛڈ مِلے مےٚ راتھ تٔمۍ اوس تۄہہِ نِش واریاہ اَصٕل ڈِزاینَر پیٖس بَناونومُت سُہ آو مےٚ بَڑٕ پَسنٛد تہٕ تِمو دیُت مےٚ تُہُنٛد اٮ۪ڈرٮ۪س تہٕ تَمے آیَس بہٕ تۄہہِ نِش تہٕ مےٚ ٲسۍ بیٚکہِ رٮ۪تَس منٛز زٕ ترٛےٚ فَنٛکشَن تَتھ خٲطرٕ چھِ مےٚ زٕ ژور ڈِفرنٛٹ ڈِزاینَر وِیَر بَناوناوٕنۍ آ مےٚ چھِ تھٲیمٕتۍ سِلٮ۪کٹ کٔرِتھ چار پا ژور پانٛژھ ڈِزایِن تہٕ تِم ہاوَو بہٕ تۄہہِ تہٕ مَگر یِہوٚے چھُ مےٚ گژھِ ٹایمَس پٮ۪ٹھ مِلُن باقٕے چھُنہٕ مَسلہٕ کانہہ تہٕ بہٕ کرٕ بہٕ تراوٕ مےٚ چھُ باسان بہٕ ترٛاوٕ گۄٕڈٕ تۄہہِ نِش اَکھ سٮ۪مپٕل باپَتھ ڈِزایِن تہٕ گۄڈٕ نِمہٕ بہٕ سُہ بَناونَٲوِتھ تَمہِ پَتہٕ یِمہٕ بہٕ پانٛژھِ دَہہِ دۄہہِ تہٕ پَتہٕ تھٲیِو تُہۍ مےٚ باسان فٔسٹَس تام تَیار

چلو واریاہ واریاہ شُکرِیہ مےٚ چھِ واریاہ زیادٕ مَجبوٗری تَمے اَدٕ حظ نہ فِلحال بَناوناو بہٕ یِم زٕ ژور تَمہِ پَتہٕ یِمہٕ بہٕ نَوِ رٮ۪تہٕ اِنشاء اللہ تہٕ پَتہٕ بَناوَن بہٕ بیٚیہِ زٕ ژور بیٚیہِ چھِ مےٚ بیٛاکھ اَکھ فرٛٮ۪نٛڈ تہٕ تہٕ سُہ تہِ ٲس ژھانٛڈان اَصٕل پَہمَتھ کانٛہہ بُٹیٖک کیٛازِکہِ ییٚتہِ چھِ کَشمیٖرَس منٛز چھِ یِم کٲری گر یِم چھِنہٕ ٹایمَس پٮ۪ٹھ دِوان کینٛہہ تَمہِ کِنۍ چھِ تھوڑا بہت پرٛابلِم گژھان یِم چھِنہٕ ہٮ۪کان ٹایمَس پٮ۪ٹھ دِتھ

صحیح بِلکُل بِلکُل بِلکُل کِہیٖنۍ نہٕ کیٚنہہ چھُنہٕ بہٕ چھَس تویتہِ ییٚتی نَزدیٖکٕے بَسان تہٕ بہٕ کرٕ کٲم میٛٲنۍ فرٛٮ۪نٛڈ چھِ مےٚ نیبَر ہَمسایہِ تہٕ بہٕ کرٕ کٲم بہٕ اَنَن سُہ پَگاہ سۭتۍ اوٗرۍ کیٛازِکہِ تۄہہِ چھُو ییٚتہِ باسان مےٚ تُہٕنٛدِس بُٹیٖکَس پٮ۪ٹھ مےٚ کوٚر اِنَسٹاگرٛامَس پٮ۪ٹھ تہِ چیک تۄہہِ چھِو ڈِزایِن واریاہ اَصٕل واریاہ اَصٕل تہٕ تَمہِ کِنۍ چھِ مےٚ باسان کہِ بہٕ اَنَن سُہ پَگاہ سۭتۍ تہٕ أسۍ کرو ییٚتی پَتہٕ فاینَلایِز باقٕے کیٛاہ چھُ ٹھیٖک چھا اَدٕ حظ اَدٕ حظ مےٚ چھُنہٕ یِتھ پٲٹھۍ چھُنہٕ مےٚ باسان بیٚیہِ چھُ کیٚنہہ تہٕ مےٚ باسان وۄنۍ دِمہٕ بہٕ پَگاہ نَظر تٔمۍ سٕے سۭتۍ تہٕ بہٕ اَنہٕ لیسٕز وَغیرہ تہِ سۭتۍ تاکہِ جلدی جلدی گژھِ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ اَلسلام علیکُم